یُس مےٚ یہِ گۄڈٕنیُک پروڈَکٹ آرڈَر اوس کوٚرمُت یہِ باسیٚو مےٚ اِنتِہٲیی اَصل پروڈَکٹ واریاہ اَصل اَتھ چھِ واریاہ زیادٕ فٲیِدٕ اتھ ٲسۍ واریاہ زیادٕ وجوہات مےٚ کیاز باسیو یہِ اَصل اَگَر بہٕ وۄنۍ کُل مِلا کَر وَنہٕ ٲخرَس پٮ۪ٹھ مےٚ باسیٚو یِی یِتھ چیٖز اَگَر اِنسان اَنہِ اَتھ مَنٛز چھُ نہٕ کانٛہہ گاٹہٕ تکیازٕ یُس چیٖز اِنسانَس پَننہٕ فٲیِدٕ خٲطرٕ سُہ فٲیِدٕ دی یمہِ خٲطرٕ سُہ اَننہٕ یِی تمہ مَطلَب گوٚو تِم پونٛسہٕ ٲسۍ حَلحَالٕکۍ تِم پونٛسَن ہُنٛد چھُن پَشتاو گَژھان تمہِ خَرچُک چھُ نہِ پَشتاو گَژھان کینٛہہ یُس زَن فٲیِدٕ دی اَتھ اَتھ مَنٛز کیٛاہ باسے مےٚ اَتھ اکھ باسیو مےٚ یُس مےٚ گۄڈٕنکُے مَقصَد یمہ مےٚ یہِ اوٚن سُہ گوٚو مےٚ پوٗرٕ دوٚیِم کَتھ باسے مےٚ بیٚیہِ سَستہٕ مےٚ پیٚو نہٕ یہِ دروٚگ مٔلۍ کینٛہہ مَطلَب ییٖتِس مےٚ یہِ مارکٹ بَنہ ہا تمہ کھۄتہٕ سَستہٕ بَنیٚو مےٚ یہِ آن لایِن تریِم کَتھ اَگَر بہٕ مارکٹ گَژھِ ہا مےٚ اوس دَہَن دُکانَن کھَسُن ژھارُن پَتہ تہِ چھَ نہٕ پاے کینٛہہ پَننہِ مَرضی ہُنٛد چیٖز مِلیوا یا نہ مِلیوا یَتھ مَنٛز کیٛاہ خوٗبی باسے مےٚ گَرِ بِہِتھ أندرٕکَنۍ کوٚر مےٚ آرڈَر نَہ پیٚو مےٚ تاپَس نَژُن نہَ پیٚو مےٚ کراے لاگٕنۍ نہَ گوس بہٕ تھوٚکُس بہٕ اورٕ یور کَران کَران بلکہِ فون کھوٗل مےٚ فونَس پٮ۪ٹھ دیُت مےٚ ناو امہِ چیٖزُک اور یہِ چیٖز دراو بَرابَر وٕچھِو سۄ بیاکھ چیٖز تَتہِ یُس چیٖز یِمو ہوو نہَ رَنٛگ یُس امیُک ہوو کَلَر یُس اَتھ اوس یا کالِٹِی یوٚس أمِچ ٲسۍ یا کانٹِٹی یوٚس أمِچ ٲسۍ کوٗتَہہ کیاہ چھُ تَتھ ٲسۍ نہٕ پیٖنٛتِس تہِ فَرق سُہ اوس بَرابَر مَطلَب اَکہ اَکھ دَم ہَسا بِلکُل سوے پروڈَکٹ پروڈَکٹ کہِ کالِٹی مَنٛز ٲس نہٕ کانٛہہ تہِ یِمو کٔرمٕژ دانٛدلی کینٛہہ تَتھ مَنٛز ٲس نہٕ یِمو کانٛہہ سُہ بیکلٲزی کٔرمٕژ مےٚ باسیٚو واریاہ اِنتِہٲیی جیادٕ اَصل پروڈَکٹ مےٚ آو واریاہ اَصل یہِ پَسَنٛد تمہِ موٗجوب اَگَر مےٚ بیٚیہِ ساتہٕ تہِ باسہِ بہٕ ہیٚکہٕ یِمَن نِش بیٚیہِ تہِ پروڈَکٹ أنِتھ تکیازٕ گۄڈٕنکوے چیٖز یُس مےٚ اوٚن یِمَن نِش سُہ اوس واریاہ اَصل تمہِ موٗجوب آے مےٚ یِم واریاہ پَسَنٛد